ہیٚلو اسلام علیکُم أسۍ حظ چھِ سکوٗل پٮ۪ٹھ تُہُنٛد بَچہِ گوٚو بیٚمار تھوڑا تُہۍ أنِو گٲڑۍ یہِ نیٖہوٗن تُہۍ گَرٕ اَدٕ حظ جلدی وٲتۍ زیٚو اَدٕ حظ اَدٕ حظ ٹھیٖک اَدٕ حظ